واریاہ سیاح چھِ یَژھان سٲنِس رِیاستَس منٛز یُن سَیٲحتی مقامَن پٮ۪ٹھ گژھنہٕ خٲطرٕ تہٕ یُس زَن تِمَن ساروٕے کھۄتہٕ بوٚڈ مُشکل چھِ تِمَن چھُنہٕ ڈاکمٮ۪نٛٹ مُشکل کَران کینٛہہ ساروٕے کھۄتہٕ بوٚڈ مُشکل چھِ تِمَن کَران موسَم تِکیازِ یُس زَن سون قومی شَہراہ چھُ روٗد ییٚلہِ پٮ۪وان چھُ سُہ چھُ وارِہاہن جایَن تَتھ پَسہِ یِوان ؤسِتھ بیٚیہِ یِوان کَنہِ وغیرہ ؤسِتھ ییٚمہِ سٕتۍ زَنہٕ سُہ دۄہ وادَن بنٛد روزان چھِ تہٕ سیاحَن چھِ وارِیاہن دۄہَن پٮ۪وان سَفرَس منٛزٕے روزان یٔمۍ سٕتۍ زَن تِم وارِیاہَن مُشکلاتَن ہُنٛد شِکار سَپدَن چھِ